سلام وعلیکُم ٹھیٖک پٲٹھۍ چھُو حظ آ یُس تۄہہِ سُہ مال اوسوٕ نہَ حظ آ تَتھ لَگہِ لگ بگ اوٚڑ دۄہ لَگٮ۪س حظ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ اَدٕ حظ